ؤنِو جِناب اہَن حظ ٹھیٖک پٲٹھی تُہۍ چھُوا ٹھیٖک کَڑان جِناب دۄہا دۄہا اچھا کھاد ہا کھاد بَنہِ بَنہِ بَنہِ بَنہِ اچھا تُہۍ چھُو وَنان کھاد کۄس سا گژھِ اصل تِیاہ کھاد چھِ أسۍ ترٛاوان مطلب أسۍ ہٮ۪کو ترٛےٚ تہِ ترٲیِتھ زٕ تہِ ترٲیِتھ اگر اَسہِ یوٗریا ترٛاوَو آز چھَنہٕ ٹھیٖک کینٛہہ آز ہٮ۪کو أسۍ ڈاے پوٚٹیش ترٛٲیِتھ ڈاے پوٚٹیش ہٮ۪کو أسۍ کھاد اَز اَصٕل پٲٹھۍ ترٛٲیِتھ وۄنۍ ؤنِو تُہۍ اَسہِ دوٚپ ہے کُلِس کوٗتاہ کیٛاہ ترٛاوہوس سُے اگر أسۍ جِنابِ محترمو ژُوُہُر کُل آسہِ أسۍ ہٮ۪کو اَتھ ڈاے تہِ ڈایی یوت ترٛٲیِتھ زٕ ہَتھ گرٛام تہٕ ژُوُہرِس ہٮ۪کو زٕ ہَتھ گرٛام ترٛٲیِتھ اگر وۄنۍ دٔہ وُہُر کُل آسہِ أسۍ ہٮ۪کو اَتھ ترٛےٚ ہَتھ ساڑ ترٛےٚ ہَتھ گرٛام ترٛٲیِتھ اگر وۄنۍ یہِ پنٛداہ وُہ وُہُر کُل آسہِ أسۍ ہٮ۪کو پانٛژھ ہَتھ پٮ۪ٹھ شےٚ ہَتھ گَرٛام کھاد ڈاے ترٛٲیِتھ بِرایکَرزیار چھِ یِوان کھاد یِم چھِ مطلب باقٕے کھادٕ یِم چھِ مطلب کھادَن چھِ ہتھ ناو اَکُے چھُنہٕ ناو کینٛہہ مِرایکٕل جی چھِ یہِ چھےٚ کھاد کَلشَم نایٹرٛیٹ مطلب مِثال چھ کھاد یِتھٕے پٲٹھٮ۪ن چھِ واریاہَن کھادن ہُنٛد ناو وۄنۍ چھُ تۄہہِ پانَس مَشوَرٕ تُہۍ کۄس اَکھ ہیٚکِو یَتھ اختیار کٔرِتھ سۄ اَکھ ترٛٲیِو آرگینِک چھِ باقٕے کھادٕ مطلب آرگینِک پوٹیش چھِ آرگینِک ڈاے چھِ بوٗزتھا آرگینِک ہا ڈاے یوٗریا پوٹاش چھِ پانَس آچھا اچھا اچھا اَدٕ حظ ٹھیٖک حظ باقٕے ٹھیٖک اَدٕ حظ تُلِو تُلِو بَسا